أسۍ چھِ کشمیٖر کِس أکِس ڈسٹکس یتھ ناو چھُ گلگام أسۍ چھِ کیلم ولیجس منٛز روزان یتھ منٛز اسہِ آب چھُ یِوان وِشیوٗ ہُنٛد تہِ کران یوٗز نلکن ہُنٛد تہِ کران یوٗز کیہرٮ۪ن ہُنٛد تہِ کران یوٗز خاص کر چھِ أسۍ کران ییٚتہِ کۄلین ہُنٛد کۄلٮ۪ن ہُنٛد تہِ کران یوٗز یہِ نلکہٕ آب چھُ چھۄمگُنٛڈ پٮ۪ٹھ گۄڈٕ چھُ کوثر ناگہٕ پٮ۪ٹھ یِوان پتہٕ چھُ سُہ چھۄمگُنٛڈ واتان ادٕ چھُ سُہ نلکہٕ پتہٕ نلکہٕ پایپن منٛز ترٛاوان یِوان چھُ اسہِ گرٕ گرٕ آب وِشی ہُنٛد یہِ چھُ اسہِ یہِ ییٚمہِ دۄہ روٗد ووٗد چھُ آسان تمہِ دۄہ چھُ یِوان نلکہٕ آب موٚکُر سُہ چھُنہٕ یِوان پیور کینٛہہ سُہ چھُ یِوان تھوڑا گٕرُٹ ہیوٗ پتہٕ چھِ أسۍ کٲم کران أسۍ چھِ اسہِ چھِ گرٕ پتہٕ گرٕ گورمنٹن کِہرۍ دِتۍ مٕتۍ أسۍ چھِ تِمن کیہرٮ۪ن ہُنٛد آب انان أسۍ چھِ سُے یوٗز کران اگر کھٮ۪ن چٮ۪نس یا بیٚیہِ کُنہِ چٮ۪نس ترٛیش چٮ۪نہٕ خٲطرٕ چھِ أسۍ ناگہٕ آب یوٗز کران أسۍ چھِ ناگہٕ آب زیادٕ کھۄتہٕ زیادٕ یوٗز کران أسۍ چھِ سُے انان سُے چٮ۪وان چٮ۪نہٕ خٲطرٕ انان پلو ولو آسَن چھلٕنۍ تِم چھِ أسۍ کۄلن منٛز چھلان کۄلہِ پٮ۪ٹھ چھلان یا نلکن تل تہِ چھلان ناگہٕ آب چھِ أسۍ چٮ۪نہٕ خٲطرٕ یوٗز کران